وعلیکُم سَلام السلام علیکُم ٹھیٖک چھُو حظ سَر اَہَن حظ ٹھیٖک تُہۍ کٕم چھِو حضرت اَہَن حظ أسۍ چھِ صوٗفی شہرٕ پٮ۪ٹھ تُہۍ کَتہِ پٮ۪ٹھ اَہَن حظ اَہَن حظ یُس یہِ نوٚو مکان چھُ یہِ کوٗتاہ چھُ کَمرٕ کٔژ بَے کٔژ چھِس

وُہ وُہ فُٹ مَا چھِ اَچھا ٹھیٖک اَتھ لگن بیگ ہَتھ زٕ ہَتھ لَگن اَتھ چھُنا نوٚوُے زٕ پُوہَر دۄن پُۅہَرَن چھا سِلَیپ ترٛاوٕنۍ أکۍسٕے تیٚلہِ لَگن اَتھ سِمٹَس ہَتھ بیگ لَگن یِم چھا ترٛےٚ پُوہَر اَتھ تہِ اَتھ تہِ لگن یِمے بیگ پَنٛژاہ شیٹھ لَگن زیادٕ لَگن اَتھ نَیبٕرۍ کیٚنٛہہ

کیٚنٛہہ نہٕ حظ پَرواے تۄہہِ دِمو سُہ سیٖمنٹ یُس ربہِ پٮ۪ٹھ لَگہِ تَتھ سُہ دِیَس بیٛاکھ مِٹیٖریل سۭتۍ سُہ گژھِ تٔتھۍ یتھ سٍتۍ اَسہِ نِش چھُ واراہ اوٚمبھوٗجا چھِ اَسہِ نِش یِوان کھایبَر چھُ یِوان سیفکُو چھُ یِوان ستٮ۪م چھُ یِوان یِم چھِ واراہ سیٖمَنٛٹ میکٕس تہِ چھُ اَسہِ نِش ایٚویلیبُل تَتھ چھُ یہِ خصوٗصیت کہِ سُہ چھُ جلدی سیٚٹ گژھان یِم چھِ یِہَے ساڑ ژور ہَتھ پانٛژھ ہَتھ اَنٛڈر گژھان سٲری یُس اَصٕل اکھ چھُ سُہ پٲنٛژھ ہَتھ تہٕ یُس پُلس اَمہِ کھۅتہٕ کَم پہم سُہ چھُ گژھان ساڑ ژور ہَتھ سُہ چھُ پانٛژھ ہَتھ پانٛژھ ہَتھ چھُ سُہ گژھان

پٲنٛژھ ہَتھ چھُ سُہ پٮ۪وان تۄہہِ دِمہو ژور ہَتھ نَمَتھ اَتھ چھُنا آسان زیادٕ زینُن وۅنۍ دِمہو تۄہہِ ژور ہَتھ نَمَتھ تہٕ وۄنۍ چھُو تُہۍ وَنان ییٖتۍ بیگ چھِ نِنۍ ژور ہَتھ نَمَتھ دِمہو تۄہہِ نہَ حظ نہَ تَتھ چھُس بہٕ گارَنٹَر یہِ کَرِ نہٕ کیٚنٛہہ یہِ رُکہِ تیٚلہِ تہِ گژھِ تہٕ أسۍ أسۍ دِمو نوٚو سیٖمَٹ سورُے یہِ گٔیہِ گارَنٹی تۄہہِ تَتھ پٮ۪ٹھ نہَ حظ اَتھ گٔے گارَنٹی اگر اَتھ کینٛہہ گژھِ اَتھ چھِ کَمپٔنی طرفہٕ گارَنٹی اگر اَتھ کیٚنٛہہ گژھِ تِم دِن جُرمان بیٚیہِ دِن یہِ سورُے یہِ تۄہہِ پۅنٛسہٕ تُل تِم دِن تۄہہِ واپَس یِم چھِ سیٚکہِ زٕ بیگ سیٚکٮ۪س زٕ بیگ بیٚیہِ ترٛاوس تَتھ سٍتۍ دۄن سۭتٮ۪ن ترٛاوٕنۍ اَکھ بٲٹۍ سیٖمَٹ بیٚیہِ ؤنۍتو پَنُن یُس تۄہہِ وۄستہٕ آسہِ سُہ تہِ ونہِ تۄہہِ کیٛاہ کوٗتاہ چھُ رلاوُن شڈول کیٛاہ چھُ شڈوٗل چھُ یِہَے دۄن دۄن باٹَٮ۪ن سۭتۍ اکھ نہَ نہَ یِم زِ تُہۍ یور یِیہِ یا أسۍ ہٮ۪کو تۄہہِ گرٕ تہِ سوٗزِتھ مَگر ایٚڈرَس گژھِ آسُن تھوڑا نٔزدیٖکٕے پَہم اَتھ رَیٚنٛج اَنٛدَر کیٚنٛہہ چھُنہٕ أسۍ سوزو آٹوٗ تہٕ کیٚنٛہہ نہَ حظ پَرواے صُبحن صُبحَن ترٛاوَو أسۍ سُلے دَہ دَہ بَجے برٛونٛہہ اَہَن حظ چلو حظ کیٚنٛہہ چھُنہٕ اَسۍ سُوزو تۅہہِ شیٹھ بیگ یہِ تۄہہِ ٹھیٖک گژھِ یہِ تۄہہِ جان باسہِ اورے یا یورے یہِ تۅہہِ ٹھیٖک باسہِ چلو اَسہِ چھِ پَنٕنی یِمن نَفر اَکھ سوزنٕے تہٕ أسۍ سوزو أمۍسٕے ہٮ۪تھ تہٕ أمِس چھُ پَتہٕ کیٛاہ کرِ سَلام علیکُم